بہٕ حظ چھُس لایِک کَران پٮ۪ٹسَن پٮ۪ٹٕس تِکیٛازِ پٮ۪ٹٕس چھِ کُنہِ ساتہٕ چھِ آسان لیجَر ٹایم چھُ کُنہِ ساتہٕ آسان کُنہِ ییٚمہِ ساتہٕ مےٚ لیجَر ٹایم چھِ آسان تَمہِ ساتہٕ چھُس بہٕ یِمنٕے پٮ۪ٹَن سۭتۍ گِنٛدان تَمہِ سۭتۍ چھِ مےٚ اٮ۪نجایم۪نٛٹ تہِ پانَس مِلان واریاہ خوشی تہِ مِلان دٮ۪ماغ گژھان رِلیکٕس تہِ وۄنۍ چھِ مےٚ گَرِ گَری اوس مےٚ اَکھ پٮ۪ٹ تٔمِس خرگوش خرگوش حظ چھِ مےٚ اَکھ پٮ۪ٹ تٔمِس چھِ سفید کَلَر سفید کَلَر بہٕ حظ چھُس تٔمِس مےٚ حظ چھُ أکِس پِنٛجرَس منٛز چھُ سُہ تھوٚمُت تٔمِس سۭتۍ چھُس بہٕ گِنٛدان ییٚمہِ ساتہٕ مےٚ ٹایم یی تٔمِس نِش چھُس بہٕ گژھان تٔمِس چھُس بہٕ تٔمِس چھُس بہٕ ترٛاوان یہِ گاسہٕ واسہٕ چھُس بہٕ تھاوان تٔمِس تَتٮ۪ن تٔمِس چھُس بہٕ مٔنٛزۍ پَتہٕ چھُسَن ییٚلہٕ تہِ مٔنٛزۍ ترٛاوان شامَن چھُسَن رَٹان تہِ سُلے ترٛاوَن ییٚلہٕ تہِ دۄہَس کھٮ۪ناوان گاسہٕ تہِ واریاہ چیٖز تٔمِس دِوان آ بہٕ چھُس خوش کَران مےٚ آسَن پٮ۪ٹَس سۭتۍ تِکیٛازِ بہٕ گِنٛدہا تِمَن سۭتۍ